ہیٚلو السلامُ علیکُم اَہَن حظ شُکُر خۄدایَس کُن آ اَسہِ حظ اوس یہِ بہٕ چھس مَکان مٲلِک اَسہِ حظ اوس یہِ مکان مٲلِک حظ چھس اَسہِ ٲس پارَک حظ ٲس بَناوٕنۍ تہٕ تَمے کَریٚو مےٚ تۄہہِ فون اۭں اَتھ منٛز کٕم کٕم پوش لگاوو تہٕ تَمے موٗجوٗب کٕم پوش کٕم پوش سجنس اَہَن حظ کٕم کٕم لاگہوس

اچھا

اچھا اچھا اچھا بیٚیہِ کٕم پوش حظ یِم بیڈَن چھِ لاگان کٕم کٕم کۄس کۄس زات چھو تۄہہِ اچھا اچھا اۭں اَچھا اَچھا

اۭں

نہ حظ پارَک پارَک پارَک بَناوٕنۍ اہن حظ

اچھا اَدٕ حظ اَدٕ حظ صحت اوٚر جان اچھا یہِ بیٚیہِ یِم گَملہٕ پوش وَملہٕ پوش چھُو کیٚنٛہہ اچھا اچھا اچھا بیٚیہِ وۅنۍ چھِ حظ اَتھ ضروٗری میٚژ ترٛاوٕنۍ گۄڈٕ دَوہ یہِ دَوہ ضروٗری چھَکُن میٚژ چھَک یہِ حظ یہِ میٚژ اچھا اچھا

اچھا باقٕے باقٕے چھُنہٕ کِہیٖنۍ تہِ نا

اَہَن حظ گوٚو یارِ کُلۍ تہِ یِن لاگنہٕ سَروٕ کُلۍ تہِ یِن لاگنہٕ کِنہٕ یِمَے سَن فٕلاوَر یِن لاگنہٕ گۄلاب تھَرِ یِن لاگنہٕ یِن نہ حظ اچھا اچھا اَدٕ حظ کیٚنٛہہ نہ حظ اَدٕ حظ ادٕ حظ السلام علیکُم